سٲنِس یَتھ پُلوٲمۍ ضِلعس منٛز چھِ تِتھَے کٔنۍ رَننہٕ یِوان سِنۍ یا کانٛہہ تہِ ڈِش یۄس بناونہٕ چھِ یِوان یِتھ کٔنۍ باقِیَن ڈِسٹرٛکَن منٛز چھِ بَناوان چاہے سُہ کٔہوٕ ٲسِن نُنہٕ چاے ٲسِن یا وازوان ٲسِن وازوانَس منٛز سۄ یَکھٕنۍ ٲسِن مٮ۪تھ ٲسِن کۄرمہٕ ٲسِن کَباب ٲسِن تِتھَے کٔنۍ چھِ یِوان بَناونہٕ یِتھ کٔنۍ باقِیَن ڈِسٹرٛکَن منٛز چھِ بَناوان سٲنِس ڈِسٹرٛکَس منٛز چھِ کۄنٛگ نیران پُلو پامپر ضلعس منٛز پامپرٕکۍ ضِلہٕ کِس أکِس حِصس منٛز تَتھ چھِ ونان پامپر سُہ کۄنٛگہٕ کٔہوٕ چھُ موشوٗر کۄنٛگہٕ کٔہوٕ یِوان باقِیو ڈِشو کھۄتہٕ ماننہٕ اِس لیے یُس تہِ کانٛہہ یور یِنہٕ وول آسہِ سُہ ہیٚکہِ کۄنٛگہٕ کٔہوٕ چٮ۪تھ